أسۍ ہٮ۪کو کۄکُر تہِ رٔنِتھ ماز تہِ ہٮ۪کو رٔنِتھ پرٛٮ۪تھ کانٛہہ سَبزی تہِ ہٮ۪کو بَنٲیِتھ واریاہ بہتَر ہٮ۪کو أسۍ کُک کٔرِتھ